مےٚ چھِ گَژھان واریاہ خۄش ریسپی یۄس مےٚ چھِ سۄ چھِ مےٚ ہاکھ تَتھ چھُ واریاہ مَزٕ آسان سُہ چھُ واریاہ سَہَل رَنُن تہِ پٮ۪وان ہاکہٕ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان اَگر أسۍ ہاکھ کھٮ۪مو تہٕ اَسہِ منٛز چھِ واریاہ یِم مہٕ مِنرَلٕز وِٹَمِنٕز سٲنِس جِسمَس چھُ واریاہ خوٗن تہِ یِمو سۭتۍ بَنان کیٛازِ اَگَر نہٕ أسہِ یِمہٕ گرٛیٖن اگر نہٕ أسۍ یِم سبزی کھٮ۪مو تہٕ سون سٲنِس جِسمَس منٛز چھُنہٕ خوٗن بَنان کِہیٖنۍ تہِ نہٕ اِسلیے چھِ مےٚ خۄش گَژھان واریاہ اَصٕل یہِ ریسپی یۄس یہِ ہاکھ چھِ کٲشُر ہاکھ یہِ چھِ مےٚ خۄش گَژھان بہٕ چھَس یہ یِم رَنُن رَنان تہِ واریاہ اَصٕل پٲٹھۍ اَمہِ سۭتۍ چھِ سٲنِس جِسمَس منٛز خوٗن خوٗن بَڑان تہٕ ہاکھ گژھِ واریاہ کھیوٚن اَمہِ سۭتۍ چھِنہٕ قبزی تہِ روزان کِہیٖنۍ اگر أسۍ ہاکھ کھٮ۪مو تہٕ اَسہِ چھِنہٕ قبٕز تہِ روزان کِہیٖنۍ تہِ نہٕ اِسلیے چھِ اِسلیے چھِ مےٚ واریاہ یہِ سبزی خۄش گَژھان بہٕ چھَس لَگان واریاہ واریاہ ہاکھ وارِ منٛز تہٕ واریاہ وۄپداوان چھَس بہٕ ہاکھ تِکیٛازِ اَمہِ سۭتۍ چھُ فٲیدٕ مِلان أسۍ چھِ کھٮ۪وان واریاہَس ٹایمَس ہاکھ